اکہِ دۄہ اوس مےٚ ییٚمہِ پیٹھ کوٚرمُت فِلِپ کاٹ پیٹھ اوس مےٚ کوٚرمُت یہِ آرڈر پردٕ تِم ٲسۍ ہُم آرِ کامہِ دار پردٕ مےٚ وون تِم چھِ آسٲنی تِم ٲسۍ مَطلَب واریاہ اصل باسان اِتھ کٔنن پَتہٕ کٔرۍ مےٚ تِم ییٚمہِ پیٹھٕ آرڈر تِم ٲسۍ واریاہ درٛوگۍ اکھ اکھ پردٕ اوس پَندہَن شیٚتَن مےٚ کٔرۍ وۄنۍ آرڈر مےٚ وون یِم چھِ دُکان پیٹھ تہِ پیٚوان واریاہ درٛوگۍ بہٕ کَرٕ وۄنۍ امے پیٹھٕ آرڈر تہٕ گَرٕ واتَن پَتہٕ ٲسۍ مےٚ کٔرمٕتۍ تِم تمے پیٹھٕ آرڈر فِلپ کاٹ پیٹھ سُہ اوس تِمَن اوٚڈ پیمنٹ اوس تِمَن کَرُن آنلاین مےٚ ٲسۍ کٔرمٕتۍ ستھ پَردٕ پَتہٕ ٲسۍ تِمَن ژور ساس کَرٕنۍ آنلاین باقٕے ٲسِکھ کَرٕنۍ کیش آن ڈلؤری وۄنۍ کوٚر مےٚ تِمن سُہ أڈہنا کٔر مےٚ تمَن آنلاین پیمنٹ باقٕے وونُکھ تِمَن کیش آن ڈیلؤری اکھ کوٚرُکھ تِمو واریاہ لیٹ تِمو وونُکھ أسۍ یمو یہِ مَطلَب اَکوُہمہِ اوس مےٚ کوٚرمُت تمو وونُکھ ژوٗرمہِ یِمو آرڈر پَتہٕ آے نہٕ تِم اَکترہمِس تام آے نہٕ تِم کُنے پَتہٕ ٲسِس بہٕ تمن میسیج تہِ کَران ہَپٲرۍ تِم ٲسۍ وَنان ییٚکیاہ سُہ چھُ ووت ہور ہَاوان ٲسۍ لوکیشَن وَنان ٲسۍ سُہ ووت ہور یور مگر آوٕے نہٕ سُہ پَتہٕ لوٚگ تتھ اکھ لوٚگ تتھ ڈیلؤری لوٚگ تتھ واریاہ ٹایم پَتہٕ یِتھُے مےٚ سُہ آرڈر مَطلَب گَرٕ ووت پَتہٕ کٔرمَکھ مےٚ أڈہنا کٔرمَکھ مےٚ کیش آن ڈیلؤری پَتہٕ ییٚلہِ مےٚ تِم پَردٕ وٕچھ تِم ٲسۍ واریاہ مٔکٕرۍ مَطلَب واریاہ سَستہٕ تِم ٲسۍ نہٕ کُنہِ تِم شوٗبہَن نہٕ ڈۄڈَس ہَتَس تِنہٕ کِہیٖنۍ تِم ٲسۍ واریاہ تِمن ٲس نہٕ کٲم ہُزپھِر ٲسۍ سۄ باسان ونُکھ تمو تتھ مَنٛز ڈِسکرپشَنَس مَنٛز یہِ چھِ اتھ کٲم مگر سۄ ٲس تمو پرنٹ کٔرمٕژ تَتھ نہ اوس تِمَن کَلَر اصل بیٚیہ ٲسۍ تِم واریاہ لِتھوٲیِتھ یہِ پَتہٕ ٲس تِم بیٚیہِ ٲسۍ تِم واریاہ سَستہٕ لِتھوٲیِتھ ٲسۍ بیٚیہِ ٲسۍ أڈۍ ژھیٚنۍ مٕتۍ تہٕ پَتہٕ کوٚر مےٚ تِمَن سُہ پَتہٕ کوٚر مےٚ تِم کوٚر مےٚ سُہ آس سُہ اوس واریاہ موٚکُر تہٕ پَتہٕ سُہ کَرے مےٚ تِمَن سُہ واپَس تِمو اوسکھ تتھ کٔرمٕژ رِٹٲرٕن پالسی تہِ ختم تہٕ بیٚیہِ اوس سُہ اوس تِم ٲسۍ ژھیٚنۍ مٕتۍ پَتہٕ کَرے مَکھ نیٖڈ ہیٚلپ کوٚر مےٚ تمَن پتہٕ فون وون تِمو وونُکھ نہَ أسۍ ہیٚکوے نہٕ یہِ کٔرِتھ کَہیٖنۍ تِنہٕ تِمو کوٚر مےٚ واریَہَن دۄہَن فون تہٕ مےٚ گوٚو واریاہ پونٛسہٕ گٔے مےٚ زایہِ تہٕ پَتہٕ مونکھٕے نہٕ تِمو پَتہٕ کَرے مےٚ تمَن پھون تہِ تِمو مونکھٕے نہٕ ٲسۍ پَتہٕ تورٕ اصل پٲٹھۍ کَران کتھ نہَ کِہیٖنۍ مَطلَب تمو کٔرٕکھ مےٚ واریاہ یہِ سُہ اوس پھلپ کاٹ آرڈر اوس مےٚ واریاہ موٚکُر تَنہٕ پیٹھٕ کوٚرُے نہٕ مےٚ تَمہٕ پیٹھٕ زانٛہہ